مےٚ ہسا چھِ تِم سٲری کُلۍ وۄپدٲے مٕتۍ سبٕزی یَن ہِنٛز کتھ کرو أسۍ أسۍ چھِ سبٕزی تہِ وۄپداوان پوشہٕ کُلۍ تہِ فروٗٹٕس کُلۍ تہِ یہِ أسۍ گرے چھِ أسۍ چھِ ژٕنن کُلۍ چھِ ژیرٕ کُلۍ چھِ دٲن کُل چھ ژوٗنٹھ کُل چھُ اسہِ ہسا چھِ سٲری کُلۍ گرے بیٚیہِ پوشن ہٕنٛز کتھ کرو اسہِ ہسا چھِ چھِ سٮ۪ٹھاہ قٕسمٕکۍ پوش گرِ آنگنس منٛز ؤیِتھ یِم اسہِ واریاہ خوٗبصوٗرت پوش چھِ تتھ منٛز کرو أسۍ کتھ اسہِ چھِ سیلویا میری گولڈٕ لِلی روز یِم کُلۍ ہسا چھِ اسہِ پننہِ پارکہِ منٛز ؤیِتھ اسہِ چھِ یِم وایاہ زیادٕ خۄش کران کہِ سبٕزی چھِ أسۍ اسلیے ووان زِ اسہِ چھِ پگہہ پانس پننہِ گرِ سورُے چیٖز نیران بازرٕ کھۄتہٕ چھِ اصل کہِ أسۍ وۄپداوو پننہِ گرِ اس لیے چھِ أسۍ زیادٕ پریفر کران پننس زٔمیٖنس منٛز سبٕزی ووٕنۍ